أزکِس دورَس مَنٛز چھِ میانہِ حِسابہٕ کہِ یُس کٲشِر زَبان چھَ اتھ کَم چیلینجِز چھِ کہِ یہِ چھِ دۄہ کھۄتہٕ دۄہ کَم گَژھان خَتَم ہیٚوان گَژھٕنۍ آزکَل چھِ أسۍ وٕچھان کہِ یُس بَچہِ سٕندۍ یعنی بَچہِ کٕتھ پٲٹھۍ کَتھ کَرِ تمِچ زِمدٲری چھِ آسان مٲلِس ماجہِ پٮ۪ٹھ تہٕ بیٚیہِ أکِس اُستادَس پٮ۪ٹھ تہٕ گۄڈٕنِچی کَتھ چھِ کہِ کَشمیٖرَس مَنٛز چھُ نہٕ مول موج یُس أزیُک مول موج چھُ تٔمِس چھُنہٕ بَرداش گَژھان کینٛہہ کہِ سُہ کَرٕ کٲشِر پٲٹھۍ بَچَس سۭتۍ کَتھ تٔمِس چھُ باسان یہِ اکھ اِنفیرِیارٹی کَمپٕلیٚکٕس کہِ بٕہ ہَسا کَرٕ شُرِس سۭتۍ بہٕ کیاز کَرٕ شُرِس سۭتۍ کٲشٕر پٲٹھۍ کَتھ سُہ چھُ کَران سُہ چھُ پرفَر کَران اِنگلِشَس مَنٛز کَتھ کَرٕنۍ اردو وَس مَنٛز کَتھ کَرٕنۍ تہٕ بیاکھ سچُویشَن چھِ یہِ کہِ سانٮ۪ن سُکوٗلَن مَنٛز تہِ چھُنہٕ کٲشٕر کٲشرِس تِتھ کنۍ تَرجیح دِوان کہِ یِتھ کنۍ أسۍ اِنگلِشَس چھِ دِوان یا باقٕے سَبجَکٹَن چھِ دِوان کٲشُر چھُ ہمیشہٕ روٗدمُت اکھ اوپشنَل سَبجَکٹ یہِ چھُ امہِ خٲطرٕ چھِ أکِس مٲلِس ماجہِ تہِ کٲم کَرٕنۍ یعنی فیملی لیٚولہِ لیٚولہِ پٮ۪ٹھ تہِ چھِ اَسہِ کٲم کَرٕنۍ تہٕ یعنی سُکوٗل طَرفہٕ یعنی سُکوٗل ایتھارٹی یوٚس چھِ سٲنِس سیلبَسَس مَنٛز تہِ گَژھِ کٲشُر شٲمِل گَژھُن تِتھ کنۍ یِتھ کنۍ باقٕے سَبجکٹ چھِ